یِتھ کنۍ تہِ یِتھ کنۍ زن بہٕ چھس کران واے فاے تہِ یوٗز تہٕ موبایل ڈاٹا تہِ گۄڈنیٹھ یُس موبایل ڈیٹا چھُ یہِ یہِ یِتہِ چھس بہٕ یوٗز کران واریاہ تہٕ مگر واے فاے چھِ أسۍ تھوڑا کمٕے کران یوٗز مےٚ چھُ دۄہس بہٕ چھس دۄہس لگ بگ زٕ جی بی تہِ موبایل ڈاٹا تہِ یوٗز کران تہٕ پتہٕ یُتھٕے مۄکلان چھُ تیٚلہِ چھِ أسۍ واے فاے یوٗز کران تہٕ یُس موبایل ڈاٹا چھُ مےٚ چھُ امہِ سۭتۍ امہِ سۭتۍ چھُ اسہِ مطلب یہ کینٛہہ چھِ أسۍ آسان پرنہٕ کِس معاملس منٛز تہِ چھُ مےٚ یہ بکار لگان کینٛہہ کۄسچن آسہِ مےٚ کرُن یا کلاس آسیم کُنیک دِیُن تہِ بہ چھس یَہٕے کران موبایل ڈاٹا یوٗز یا اینٹرٹینمینٹ پٔرپز خٲطرٕ تہِ چھِ أسۍ کران مطلب کینٛہہ أسۍ چھِ آسان کُنہِ دۄہ چھُ آسان کینٛہہ اِتھی کٔنۍ یہ کُنسی زٔنِس آسان بِہتھ تنگ چھِ بٮ۪ترِ چھِ گژھان پتہٕ چھِ أسۍ کران یِتھٕے کنۍ یوٗٹیوٗب بٮ۪ترِ چھِ أسۍ ہیکان وٕچھتھ تہٕ بہٕ چھس آسان موبایل ڈاٹاہچ چھس بہٕ تھوڑا زیادٕ پہن یوٗز کران تہِ یہ پتہِ یُتھٕے اگر یہِ موبایل ڈاٹا مےٚ مۄکلان تہِ چھُ تیٚلہِ چھس بہٕ واے فاے یوٗز کران تہِ پتہِ ہیکان یِمی کامہِ کرِتھ مطلب پرِتھ ہیکان لٮ۪کھِتھ ہیکان یہ تہِ مےٚ کینٛہہ آسہِ کرُن اِنٹرنیٹ پیٹھ تہِ چھس بہ ہیکان امہِ پیٹھ امہِ سۭتۍ کڑِتھ تہِ بیٚیہِ اینٹرٹینمینٹ پرپز یِتھ کٔنۍ زن تُہۍ زن مےٚ ون یِتھی کٔنۍ چھس بہ ہیکان تِتہِ کرِتھ یہ امہِ موٗجوٗب تہِ یوٗز تہٕ امہِ سۭتۍ یہ ایکسپیٖرِینس مےٚ یہ منٛز چھُ گژھان یہ نیٹورک اِشوٗ چھِ گژھان اسہِ منٛزٕ یِتھی کٔنۍ پتہٕ چھُ پیوان ایروپلین موڈ کرُن یا کینٛہہ بہٕ یوٗز پیوان کرُن یتھٕے کٔنۍ تیٚلہِ چھُ یا چھس بہٕ کران یِم رِسیٚٹ آسان رِسیٚٹ پیوان فون وغیرہ کرُن تہٕ چھُ گژھان تمہِ سۭتۍ تہِ ٹِھیٖک مگر واے فایس چھے نہ کانٛہہ پرابلِم گژھان کینٛہہ سُہ گوٚو ییٚلہِ تتھ پنُنے فیٖس آسہِ مۄکلیومُت تیٚلہِ چھِ گژھان واے فایس پرابلِم نتہٕ چھنہٕ گژھان کینٛہہ واے فایس پرابلِم تہٕ موبایل ڈاٹاہس چھِ منٛزٕ منٛزٕ گژھان تہٕ امہِ سۭتۍ موبایل ڈاٹا سۭتۍ چھُ واریاہ مےٚ فٲیدٕ تہِ مِلان پرنس لٮ۪کھنس منٛز تہِ بہٕ چھس یِتھ کٔنۍ زن بہٕ چھس آز پران تہٕ بہٕ زن ہیکنہٕ منٛز ہیکو نہٕ سکوٗل گژھِتھ یا کینٛہہ کُن ٹِیوٗشن وغیرہ ہیکو نہٕ گژھِتھ بہٕ چھس تِم کلاس ہیکان آنلاین تہِ دِتھ امےٚ ڈاٹا سۭتۍ تہِ یا اگر مطلب کینٛہہ اتنی آسہِ کینٛہہ ہیچھُں لایکھ کڑُن کینٛہہ اگر ون امہِ سۭتۍ چھِ اسہِ واریاہ فٲیدٕ چھُ مےٚ امہِ سۭتۍ مِلیومُت تِکیازِ اگر نہٕ کینٛہہ تگان اسہِ بہٕ چھُس اتِنی موبایل ڈاٹا یوٗز کران تہِ کڑان امی یِمُک کُنۍ چِیزو پیٹھ یہ ہیکان مطلب یوٹوٗب وغیرہ پیٹھ کڑِتھ گوٗگٕل وغیرہ پیٹھ ہکِتھ کڑِتھ اگر نہ موبایل ڈاٹا اسہِ تیٚلہِ ہیکو نہٕ کڑِتھ کینٛہہ مگر امہِ موبایل ڈیٹا سۭتۍ چھُ واریاہ فٲیدٕ مِلان پرنس لٮ۪کھنس منٛز تہِ یِتھ کٔنۍ مطلب یہ اینٹرٹینمینٹ پرپزن خٲطرٕ تہِ یا وغیرہ وغیرہ بیٚیہِ کُنہِ خٲطرٕ تہِ چھُ موبایل ڈاٹاہن منٛز واریاہ یوٗز گژھان